زٕ زٕ کُنوُہ شیٚتھ اَرنَمَتھ ترٛےٚ ژور کُنوُہ شیٚتھ نَمنَمَتھ زٕ پانٛژھ زٕ ساس پانٛژھ ترٛےٚ ٲٹھ زٕ ساس شیٚے دہ کاہہ زٕ ساس باہہ